اَسَلامُ علیکُم وَرَحمَتہُ اللہِ وَ بَرَکاتہوٗ تُہۍ چھِو حٕظ ٹھیٖک اہن حظ ٹھیٖک حٕظ شُکُر حٕظ خۄدایَس کُن تُہۍ ٲسِو حٕظ پانہٕ ٹھیٖک صحت اوس وٕحٕظ ٹھیٖکھ تم پانٛژھ ریاستہٕ چھِ یِمَن پانٛژَن ہُنٛد ناو بہٕ وَنہٕ اُترا پردیش مَدیا پردیش جارکھَنٛڈ دہلی تہٕ جمو ایٚنٛڈ کَشمیٖر یِم چھِ سٲنۍ پانٛژھ رِیاستہٕ یِم مےٚ یاد چھ گۄڈنِیُک چھ مَدیا پردیش اُترا پردیش جارکھَنٛڈ دہلی تہٕ جمو ایٚنٛڈ کَشمیٖر یِم چھِ سانہِ پانٛژھ رِیاستہٕ رِیاستہٕ میٖنٕز سٹیٹس چھِ یِم پانٛژھ